اَسَلامُ علیکُم اَگَر أسۍ وٕچھَو اِنڈِیاہَس مَنٛز یُتھ ایٚجُکیشَن سِسٹَم چھُ تہٕ سُہ چھُ ژورَن لیولَن پیٹھ اکھ چھُ لَوَر پرایمری یتھ مَنٛز شےٚ پیٹھ دہ وُہِرۍ تانۍ شُرۍ چھِ ہیٚکان پٔرِتھ بیاکھ چھ اَپَر پرایمری یتھ مَنٛز کاہ ٹُو بہہ وٕہِرۍ چھِ ہیٚکان پٔرِتھ بیاکھ چھُ ہاے یَتھ مَنٛز تٕرُواہ ٹُو پَنٛداہ وٕہٕرۍ چھِ چھِ ہیٚکان پٔرِتھ بیاکھ چھُ ہایَر سیٚکَنٛڑری یتھ مَنٛز سَداہ ٹُو اَرداہ ایٚج گرُپ چھِ ہیٚکان پٔرِتھ لَوَر پرایمری سکوٗلَس مَنٛز چھِ آسان پانٛژھ ؤری اَپَر پرایمری یَس مَنٛز چھِ آسان زٕ ؤری ہاے سکوٗلَس مَنٛز چھِ آسان ترٛےٚ ؤری تہٕ ہایَر سیٚکَنٛڑری مَنٛز چھِ آسان زٕ ؤری اِنٛڈیَن ایٚجُکیشَن سِسٹَم یُس چھُ وۄنۍ اَگَر أسۍ وٕچھَو یہِ کِتھ پٲٹھۍ چھُ مُختلِف فارین کَنٹریَن ہٕنٛز ایٚجُکیشَن سِسٹَم نِش تِکیازِ اِنڈیا اِنڈیَن ایٚجُکیشَن چھ پھوکَس کَران سُہ چھُ زیادٕ زور دِوان تھیوری پیٹھ نہَ کہِ پریٚکٹِکَلَس پیٹھ تٔتھی اَگَر أسۍ وٕچھو فارین کَنٹریٖز چھِ پھوکَس کَرَان پریٚکٹِکَل نالیج پیٹھ لٔرنِنٛگ پیٹھ تہٕ تِم چھِ ایٚلو کَران کریٹِوِٹی ایٚجُکے اِن ایٚجُکیشَن مَطلَب تِم چھِ شُرۍ سٕنٛز کریٹِوِٹی وٕچھان پَتہٕ چھِ دِوان پروگرامز چھِ آسَان مَطلَب ڈرایِنٛگ چھِ آسان پینٛٹِنٛگ چھِ آسان ڈانٕس کَمپِٹِشَن چھِ آسان تہٕ مَطلَب تَتہِ چھِ کریٹِوِٹی اِنسانَس چھِ مَطلَب دِوَان کینٛہہ رول دپان چھِس ژٕ ون اتھ پیٹھ کینٛہہ تہٕ سُہ چھُ ہیٚکان پَننِس دیٚماغَس مَنٛز بٔڑۍ بٔڑۍ خَیالات پٲدٕ کٔرِتھ پروجَکٹ ورٕک چھس دِوان تہٕ امہِ نِش چھِ اِنڈیَن ایٚجُکیشَن مُختَلَف فارین کَنٹری ہٕنٛزَن اِنڈیَن فارین کَنٹری ہٕنٛزَن ایٚجُکیشَن سَسٹَمو نِش وۄنۍ اَگَر أسۍ وٕچھو اَسہِ کیاہ چھُ مِسِنٛگ گَژھان اِنڈیَن ایٚجُکیشَن سَسٹَمَس مَنٛز اَسہِ چھ نہٕ ایویلیبٕل آسان گُڑ ٹیٖچٲرٕس کینٛہہ تکیازِ ییٚتہِ چھِ ٹیٖچَر مَگَر اَگر أسۍ وٕچھو تِم چھِ نہٕ شُرِس ٹیٖچ ہیٚکان تِم چھِ نہٕ تٔمس ہیٚکان ہیٚچھنٲیِتھ کینٛہہ وۄنۍ اَگَر کانٛہہ ٹیٖچَر چھُ تہِ ییٚمِس گریٹ نولیج چھِ ییٚمِس واریاہ زیادٕ علم چھُ مَگَر سُہ چھُ نہٕ ہیٚکان کَنٹیٚکٹ پَننٮ۪ن سٹوڈَنٹَن سۭتۍ کٔرِتھ کینٛہہ اِتھ پٲٹھۍ سُہ تمن ہیٚچھنٲیِہا تہٕ یہِ کمٕے چھِ سٲنِس ایٚجُکیشَن سَسٹَمَس مَنٛز اَسہِ سارنٕے چھِ پاے ایٚمِچ ڈیٚپھنِشَن کیاہ چھِ کِتھ پٲٹھۍ چھ یہِ پروسٮ۪س کیاہ چھِ مَگَر ییٚلہِ پریٚکٹِکَلَس مَنٛز چھِ یِوان کٕہٕنۍ تہِ چھُنہٕ ہیٚکان امیُک رول اصل پٲٹھۍ نِبٲیِتھ تہٕ وۄنۍ اَگَر أسۍ وٕچھو أسۍ کِتھ پٲٹھۍ ہیٚکو یہِ اِمپروٗ کٔرِتھ اِنڈیِن ایٚجُکیشَن سَسٹَم اَسہِ چھُ اتھ مَنٛز سکل بیسٕڈ لٔرنِنٛگ لَگاوُن تہٕ اَسہِ چھِ ٹیٖچَر ٹرینِنٛگ اُستادَن چھِ ٹرینِنٛگ دِنۍ تہٕ اِنفراسٹرَکچَر چھُ بَڑاوُن پیرَنٹ اِنوالومنٹ چھِ کَرٕنۍ تہٕ ایٚجُکیشَن پاٹنَرشِپ چھِ امہِ یِمو چیٖزو پَتے ہیٚکہِ سون ایٚجُکیشَن سَسٹَم اِمپروٗ گٔژھتھ